نہ مےٚ باسَن مِثال کے طور پر اَگر أسۍ کٔشیٖرِ لنگویج ۂنٛز کشمیٖری لَنگویجٕچ کَتھ کَرو تہٕ لُکھ چھِنہٕ وٕ زیادٕ یہِ پرٛٮ۪فَر کران کِہیٖنۍ کیٛازِ کہِ لُکھ چھِ اُردو کران اِنگلہِ استعمال اِنٛگلِش کران استعمال باقی تہٕ مول موج تہِ چھُ پَنٛنٮ۪ن شُرٮ۪ن یِہوٚے ہٮ۪چھناوان سُکوٗلَن منٛز تہِ چھِ یِہوٚے چاہے کُنہِ جایہِ جاب کَرَو یا کیٚنہہ اُردو اِنگلِش یہِ چھُ چلان کٲشُر چھِنہٕ وۄنۍ چلان کِیٚنہہ وِد ٹایِم چھُ وۄنۍ کٲشُر لوگمُت لُکَو مَشراوٕنۍ مطلب چلو وۄنۍ اَگر کانٛہہ کٲشِر پٲٹھۍ کتھ کَران تہِ چھِ تٔمِس چھِنہٕ مگر مِثال کے طور پر کانٛہہ تہِ وٲڈ آسہِ کُنہِ چیٖزُک آسہِ ناو ہیوٚن تٔمِس چھِنہٕ سُہ کٲشر پٲٹھۍ پَتھ ہٕے آسان تٔمیُک ناو سُہ چھُ اُردو پٲٹھۍ ہٮ۪وان تٔمیُک ناو یا اِنگلِش پٲٹھۍ ہُتھ کَنہِ چھُنہٕ تٔمِس پَتھ ہٕے آس